پانٛژھ اگسٹ کُنوُہ شَتھ نَمَتھ دَہ سٮ۪پٹمبَر کُنوُہ شَتھ شیٖتھ پٕنٛژٕ اکٹوٗبَر کُنوُہ شَتھ پانٛژھ سَتَتھ کُنتٕرٛہ جُلاے زٕ ساس ترٛوٚوُہ ژور جَنؤری زٕ ساس زٕتووُہ